مےٚ کٔرو پٔتۍمہِ لَٹہِ فِلِپ کارٹ کَمپٔنۍ چھِ اکھ تَمہِ پٮ۪ٹھ کَریے مےٚ آرڈر کرٛیٖم یانے کہِ یُس أسۍ بٔتھِس مَتھو خۄشکی گژھِ ہے تَمہِ سۭتٮ۪ن صاف تہٕ سۄ کَریے مےٚ آرڈر یَتھ پٮ۪ٹھ أسۍ مطلب فِلِپ کارٹَس پٮ۪ٹھ کٔر مےٚ اِنسٹال ایپلِکیشَن تَتھ پٮ۪ٹھ ٲسۍ سُہ واریاہ اَصٕل ہاوان تہٕ مےٚ تہِ دوٚپ بہٕ کرٕ آرڈر تہٕ بہٕ تہِ مَتھٕ سُہ یہِ بٔتھِس خۄشکِی چھِ کُف چھُ وۄتھان تہٕ یہِ گژھِ صاف پَتہٕ ییٚلہِ مےٚ آرڈر کٔر آرڈر گژھِ ہے مےٚ واتُن ترٮ۪ن دۄہن اَنڈر یانے کہِ ترٮ۪ن دۄہن تام گژھِ ہے سُہ گرٕ گژھُن ڈیلِوَر سُہ گوٚو نہٕ کِہیٖنٛۍ نہٕ گۄڈنٮ۪تھٕے گوٚو سُہ لیٹ یانے کہِ ڈِلیے گوٚو سُہ اَکہِ لَٹہِ دوٚیمہِ لَٹہِ پٮ۪وو سُہ بیٚیہِ پتہٕ کرُن گوٚو پَتہٕ ییٚلہِ سُہ دوٚیمہِ لَٹہِ مےٚ کوٚر پتہٕ گوٚو سُہ توتہِ دہَن دۄہَن علاو علاو یانے کہِ دَہ دۄہ گٔے گۄڈنٮ۪تھٕے تَتھ گوٚو دہو دۄہو پَتہٕ تہِ ووٚت سُہ کِتھٕ کٔنٮ۪تھ زَن اوس سُہ مطلب یہِ جَنٛدٕ خبر کیٛاہ بیگ تَتھ یانے کہِ یۄس تَتھ پیکِنٛگ ٲسۍ سۄ ٲسۍ جَنٛدٕ یُس سُہ ڈیلؤری باے چھُ مطلب اَکھ کوٚر تٔمۍ گۄڈٕنٮ۪تھٕے روٗڈ بِہیور مطلب ایمَرجنسی چھےٚ کُنہِ ساتہٕ آسان یا کیٚنٛہہ چھُ آسان کٲم چھےٚ آسان تہٕ تٔمۍ کوٚر تِتھٕ کٔنٮ۪تھ فون تہٕ فون فون تہٕ فون مطلب تُجِن یہِ پَریشٲنیا ہِش اِنسان اوس وَنان زِ مےٚ کیٛازِ کریے یہِ آرڈر تہٕ پَتہٕ ییٚلہِ مےٚ فون مطلب تُل تٔمِس تہٕ روٚٹ مےٚ گۄڈٕنٮ۪تھٕے اوس تس پیکِنٛگ ژیٚنِتھ تَتھ ٲسۍ نہٕ سۄ ٹھیٖک کِہیٖنٛۍ نہٕ گوٚو تَمہِ پَتن یُس زن کرٛیٖم اوس یۄس کرٛیٖم اوس مےٚ آرڈر کوٚرمُت سُہ تہِ اوس نہٕ سُہ ہوٚو آمُت کِہیٖنٛۍ نہٕ اوس سُہ تہِ آمُت غلطتھٕے پَتہٕ یُس سُہ غلط کرٛیٖم اوس آمُت گوٚو وۅنۍ مۄتھ نہٕ مےٚ سُہ بٔتھِس کِہیٖنٛۍ نہٕ مطلب مےٚ کوٚر سُہ کھۄرَن یا اَتھن کوٚر مےٚ سُہ اِستعمال تَمہِ سۭتۍ ٲسۍ گژھان خۄشکی زِ خۄشکی گژھِ ہے ژَلٕںی تَمہِ سۭتۍ ٲسۍ یِوان زیادٕ زیادٕ خۄشکِی تہٕ سُہ اوس نہٕ ٹھیٖک سُہ آرڈر کِہیٖنٛۍ نہٕ پَتہٕ کیٛاہ وَنہِ ہے اِنسان بیٚیہِ کِس فرینٛڈِ یا پنٕنٮ۪ن رِلیٹیٛوٗوَن یا پَنٕنہِ بٮ۪نہِ کیٛاہ وَنہِ ہے اِنسان پَتہٕ زِ فَلٲنۍ چیٖز کَر ژٕ آرڈر ییٚلہِ نہٕ مےٚ درٛاو سُہ ٹھیٖک گوٚو باقٮ۪ن تہِ ہٮ۪کہِ ہے سُہ غلط وٲتِتھ گوٚو یہِ اوس نہٕ مطلب ٹھیٖک اوس نہٕ سُہ کِہیٖنٛۍ نہٕ واریاہ مطلب گَنٛدٕ پرٛوڈکٹہٕ ونو أسۍ سُہ اوس نہٕ چیٖز اَصٕل کِہیٖنٛۍ نہٕ سُہ اوس نہٕ ٹھیٖک کِہیٖنٛۍ سُہ اوس نہٕ اَصٕل کِہیٖنٛۍ مطلب ٹوٹلِی بیکار فضوٗل مطلب سُہ اوس نہٕ کِہیٖنٛۍ ٹھیٖک